وعلیکُم سَلام اَہَن حظ ٹھیٖک پٲٹھی تُہۍ چھوا ٹھیٖک اہَن حظ ٹھیٖک پٲٹھۍ

اہن حظ سُے چھُس چھے گَری حظ بَس بِہتٕے ؤنۍ تَو اوا گَرِی چھُس کر حظ اَچھا کینٛہہ چھُنہٕ پَرواے ؤنۍ تو کینٛہہ چھُنہٕ پَرواے یِمو اوا اوا سامان وامان اَنوَٕ سۭتی ؤلِو کینٛہہ چھُنہٕ پَرواے سامان چھُ سورُے یہِ تُہۍ ؤنِو مایکہٕ وایکہٕ اَنو أسۍ یورٕے تُمبکنٲر وُمبکنٲر سۄ اَنو أسۍ یورٕے اچھا کینٛہہ چھُنہٕ پَرواے

تُلِو تُلِو ٹھیٖک چھُ

تُلِو کینٛہہ چھُنہٕ پَرواے

أسۍ چھِ ریڈی أسۍ چھِ ریڈی تۄہہِ چھوا پَتہ أسۍ چھِ ہیوَان رٮ۪ٹ أسۍ چھِ ہیوَان رٮ۪ٹ نَہ أسۍ چھِ ہیوَان دہ ساس راتَس ہے کیاہ سا زیادٕ چھُ گَژھَان ہے أسۍ چھِ آسَان پانٛژھ نَفر تۄہہِ سوٗنٛچِو سون تہِ

ہوٹَل ووٹَل چھا تُہُنٛدُے کھٮ۪ن چٮ۪ن تَتہِ دَپ سُہ چھُ تُہُنٛدُے نا اچھا ٹھیٖک چھُ یکیاہ أسۍ چھِ ریڈی کینٛہہ چھُنہٕ پَرواے اوا اوا یِمو حظ اَہَن حظ ٹھیٖک چھُ یکیٛاہ أسۍ چھِ ریڈی تہٕ تُلِو تُلِو ٹھیٖک چھُ اوٕے رٮ۪ٹ چِھو پَیٖی ہہٕ کینٛہہ کینٛہہ چھُنہٕ پَرواے أسۍ اَنو تَمام سامان پانے سۭتۍ اچھا ٹھیٖک چھُ اہن حظ کینٛہہ چھُنہٕ پَرواے یِمو حظ نہ نہ دونٛکھٕ دِمو نہٕ أسۍ یِمو ضروٗری آ آ اچھا ٹھیٖک چھُ أسۍ اَنو سامان وامان سورُے سۭتۍ سانہِ ذٔریعہِ گَژھِ نہٕ کانٛہہ دونٛکھٕ گَژھُن کینٛہہ چھُنہٕ پَرواے آ مایِک وایِک اَنو اچھا کینٛہہ چھُنہٕ پَرواے تُلِو حَظ تُلِو حَظ کینٛہہ چھُنہٕ پَرواے أسۍ یِمو تَمہِ دۄہ بِہِو تُلِو